یہِ آرٹ مطلب مطلب ڈرٛایِنٛگ پیںٛٹِنٛگ یہِ چھُنہٕ مطلب آسان ہیٚچھُن کینٛہہ یہِ چھِ آسان کٲنٛسہِ چھِ آسان یہِ گاڈ گِفٹہٕ یِتھ پٲٹھۍ مےٚ اوس یہِ گاڈ گِفٹہٕ توتہِ اگر کٲنٛسہِ مطلب اَمیُک شوق چھِ اَتھ پٮ۪ٹھ ہاڑ ؤرٕک چھِ کَرُن ایٹ دَ ایج آف ٹُوٮ۪ل مطلب سُہ چھُ سُہ گوٚژھ پَنُن یہِ مطلب یہِ جٔرنی سِٹاٹ کَرٕنۍ پینٛٹِنٛگ وغیرہ ہٕنٛز یہِ چھِنہٕ سہل کَتھ آسان یا کٲنٛسہِ چھِ آسان یہِ نیچرٔلی تہٕ یِتھ پٲٹھۍ مےٚ ووٚن مےٚ اوس یہِ نیچرٔلی مےٚ چھِ گۄڈنِچ چیٖز پَنٕںۍ بَنٲومٕژ اَکھ ڈال ٲسۍ ڈال ٲس تَتھ سُہ بَنٲو مےٚ پیجَس پٮ۪ٹھ سُہ چھِ مےٚ وٕنہِ تہِ یاد سُہ پینٛٹِنٛگ چھِ مےٚ وٕنہِ تہِ یاد یہِ چھِ آسان اَکھ مطلب آرٹ آسان اَتھ کلاسَن اَتھ یُس مطلب خۄداے چھِ کٲنٛسہِ دِوان اورَے تہٕ بیٚیہِ بَس یِہٕے گٔژھ ایج آسٕنۍ ٹُوٮ۪ل مگر اَتھ پٮ۪ٹھ چھُ ہاڑ ؤرٕک پوٚز وَنو یہِ چھُنہٕ مزاق کینٛہہ مطلب اَکہِ لَٹہِ کوٚر وۄنۍ بَس أتی حظ یہِ چھُنہٕ تمہِ منٛز کینٛہہ اَتھ چھُ ہیٚچھُن وارٕ وارٕ کَم سے کَم لَگَن اَتھ پانژھ دَہ ؤری ہیٚچھنَسٕے زٕ ترٛےٚ ؤری لَگَن اَتھ ہیٚچھنَسٕے پَتہٕ لَگی ٹایم یوٚتانۍ یہِ دۄہَس کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ گژھِ بہتر آ